اَسلام علیکُم آ شُکُر خۄدایَس کُن تُہۍ چھُو ٹھیٖک تُہۍ حظ چھَو نہٕ برابری یِوان تہٕ وَنیٛومے ہَے تہٕ نہَ نہَ نہَ تُہۍ کٔرۍزیٚو کٲم صُبحس سَمکھیٖزیٚو تُہۍ مےٚ أسۍ کَرو صُبَحس کَتھ ٹھیٖک ٹھیٖک چھُ